میٛون سَوال چھُ وَنان کہِ تُہۍ کَتھ چھِو زیادٕ پَسَنٛد کَران گَژھُن چَکرَس خٲطرٕ تُہۍ چھُوا گَژھان سَمَنٛدَرَن پؠٹھ چھُوا یِژھان تُہۍ چھُوا یِمَن رِلیٹیٛوٗوَن ہُنٛد گَرِ یِژھان گَژھُن کِنہٕ تُہۍ چھِو پَہاڑَن وَہَاڑن وُچھِو یہِ چھِ آسان کُنہِ ساتہٕ چھِ آسان اَکھ موٗڈ کہِ کُنہِ ساتہٕ دَپو أسۍ گَژھو پَنٕنٮ۪ن ہَمساؠَن ہُنٛد یا رِشتہٕ دارَن ہُنٛد گَژھو أسۍ کَرو کَتھ باتھ کَرہو تَتھ چھِ تَمہِ ساتہٕ پَنُن مَزٕ تَتہِ أسۍ کَرو پانہٕ وٲنۍ کَتھ باتھ أسۍ بیٚہمو پانہٕ وٲنۍ پانہٕ وٲنۍ کَرو کَتھ پانہٕ وٲنۍ کَرو یہِ ہاں کہِ کُنہِ ساتہٕ چھِ آسان اِنسانَس موٗڑ کہِ سُہ چھُ دَپان بہٕ گَژھٕ ہا بہٕ بیٚہما مَسجِدِ منٛز یہِ یا گَژھٕ ہا کُنہِ زِیارتَس پؠٹھ کہِ بہٕ کَرٕ ہا خُدایَس سٕنٛز عِبادَتھ بہٕ بیٚہمہٕ ہا بہٕ کَرٕ ہا تَتہِ بہٕ پَرٕ ہا قۅران پَرٕ ہا نٮ۪ماز پَرٕ ہا یِتھٕے کٔنۍ چھِ پَہَاڑن منٛز کُنہِ ساتہٕ چھِ آسان اِنسان کہِ بہٕ وَنہٕ پَنُن کہِ بہٕ چھَس یَژھان یِمَن سارِنٕے جایَن مَطلَب کہِ یہِ چھِ آسان کَران کانٛہہ کمہِ ساتہٕ کیٛاہ موٗڑ آسہِ کُنہِ ساتہٕ گَژھو پَہاڑَن پؠٹھ چھِ دَپان اِنسان بہٕ بیٚہمہٕ ہا کُنہ جایہِ کُنے بہٕ وُچھٕ ہا خُدایہِ سٕنٛز قۅدرَتھ پَہاڑن کُن وُچھِتھ سَنان تِمَن تَتہِ وُچھان پٔرِنٛدَن وُچھان یِتھٕے کٔنۍ چھِ آسان یِم چھِ جایہِ چھِ نِشاط چھِ شالیمار چھِ پَنٕنٮ۪ن پَنٕنٮ۪ن جایَن پَنُن پَنُن یہِ وُچھُن خُدایہِ سٕنٛز قۅدرَتھ وُچھِنۍ واریاہ یِتھٕے یِتھٕے کٔنۍ وارِیاہ چیٖز وُچھِنۍ سَبزار وُچھُن دِل چھُ خۄش گَژھان پَنٕنہِ پَنٕنہِ جایہِ چھِ پرٛتھ کُنہِ جایہِ پَنُن پَنُن یہِ خوبصوٗرتی پَنٕنۍ پَنٕنۍ کہِ مَشہوٗر چیٖز ییٚمہِ باپَتھ اِنسان چھِ تور گَژھان بہٕ وَنہٕ کہِ مَطلَب اَگَر کُنہِ ساتہٕ اَسہِ یہِ چھِ ڈِپینٛڈ کَران کہِ مےٚ یِتھٕ کٔنۍ مےٚ ووٚن کمہِ ساتہٕ کیٛاہ موٗڑ آسہِ اَسہِ کَتھ جایہِ کیٛاہ چھِ لَگان کُنہِ ساتہٕ چھِ أسۍ دَپان کہِ بہٕ بیٚہمہٕ ہا دوٗر کُنہِ جایہِ بہٕ بیٚہمہٕ ہا آبَس نِش کُنہِ جایہِ کُنہِ وِزِ مےٚ یِیہِ ہے تَتھ سکوٗن یا یِتھٕے کٔنۍ چھُ وُچھان باقٕے باقٕے چیٖز چھِ وُچھان فنٛوار چھِ أسۍ وُچھان چیٖز پرٛتھ کُنہِ جایہِ چھِ پَنُن پَنُن یہِ آسان